وَعلیکُم اَسَلام اَسَلام علیکُم ساحل ٹھیٖک اَصٕل پٲٹھۍ ہے بس ہا دُعا گرِ چھِوا سٲلِم ٹھیٖک ہَے بَس ہا دُعا خداے تھٲوِنےَ ہے کِہیٖنۍ نا وُنہِ نا کوٚرُم نہٕ کِہیٖنۍ ژٕ وَن ژےٚ کیٛاہ کوٚرُتھ فِلحال ہا أنۍ مےٚ تھوڑا بہت ہا أنۍ مےٚ چیٖز ویٖز ہے وُنہِ چھِ اَننَے تھوڑا بہت چیٖز ویٖز پٮ۪ٹھٕ چھُ ماہِ رمضان مزٕ یی واریاہ کھٔزٕر ؤزٕر أنۍ مےٚ ببرِ بیٛوٚل وبرِ بیٛوٚل بیٚیہِ روٗز سیٖنی ویٖنی فیٖنی ویٖنی روٗز اَنٕنَے تھوڑا بہت گرِکٮ۪و ووٚن سُہ تہِ چھُ أتی أتی اَنُن ژےٚ اوٚن ژےٚ ہے اَہنو تیٚلہِ کیٛاہ اَسہِ پےٚ شُرٮ۪ن اَنٕنۍ پَلو پٮ۪ٹھٕ چھِ شُرٮ۪ن اَنٕنۍ پَلو تہِ عیٖد تہٕ وٲژ نا اَہنو أسۍ کَتہِ اَنو ژوٚٹ کَتہِ اَنو أسۍ عیٖذ ہٕنٛز مےٚ ونتا گۄڈٕ کَتھ اکھ اَچھا بغدادِیسس نِش انوا ہے اَہنو شُرٮ۪ن چھِ پَلو وَلو اَنٕنۍ پانس تہِ اَنو نا بیٚیہِ اَہنو یِم ہا کھالہوکھ سٲلِم گٲ اَسہِ کَرو اکہِ اَکٕے گٲڑۍ أسۍ کھسو سٲلِم فیملی تہٕ انو یِمن کیٛاہ تہٕ کَرن یِم پانَے شاپِنٛگ واپِنٛگ بیٚیہِ رٹو ژوٚٹ ووٚٹ اَصٕل پٲٹھۍ تیٚلہِ کیٛاہ مزٕ ہا یی پٮ۪ٹھٕ پٮ۪ٹھٕ ہا وٲژٕے عیٖدِیان ویٖدِیان چھُے دیُن شُرٮ۪ن پٮ۪ٹھ نا توٚر نہٕ وُنہِ تنخواہٕے مےٚ تَوے ہا پھَسیوس ژےٚ اوٚنتھٕ کیٚنٛہہ اَہنو بیٚیہِ ہا گَژھو أسۍ پگاہ بیٚیہِ اَنو تھوڑا ماہِ رمضانس خٲطرٕ بیٚیہِ پہن چیٖز ویٖز أسۍ وسو پگاہ ژٕ تہٕ بہٕ گانٛدربل بایِک چھِ مےٚ گَری پگاہ أسۍ وسو ژٕ تہٕ بہٕ أسۍ اَنو پگاہ ماہِ رمضانس خٲطرٕ کیٚنٛہہ چیٖز ویٖز بیٚیہِ أسۍ وَسو صُبحٲے گَژھو أسۍ دَہہِ بجہِ ہیٛوٗ اَہنوٗ کِنہٕ ژےٚ چھےٚ کٲم وٲم کیٚنٛہہ صُبحٲے ہا

اَدا ہا ما بر ٹٮ۪نٛشن بیٚیہِ گرِ چھا سٲلِم ٹھیٖک اَہنوٗ تنخواہ تہِ ترِ نا پانٛژِ شےٚ دۅہۍ تہٕ ما بر ٹٮ۪نٛشن خۄدا ہا کَرِ چارٕ تیٚلہِ کیٛاہ شُرۍ کتہِ روزنَے تَمہِ ورٲے خۄش پٮ۪ٹھٕ دِ ہَکھ ہتھ رۄپیہِ یِم چھِی اَز ژھُنان تِم واپس ہے تی ہا

کِہیٖنۍ نا بس ہا دُعا بیٚیہِ بوزناو گَرِ سٲلِم ٹھیٖک نٲنۍ موج ووج ٹھیٖک پانہٕ ٹھی پانہٕ ٹھیٖک اَز چھُکھ نہٕ نظر تہِ دِوان یورٕ کِہیٖنۍ ہاں پگاہ ہا کٔرۍزِ اِفتِیار ییٚتی مگر کنفٲرٕم یِنہٕ پگاہ کَرکھ اِفتِیار ییٚتی تیٚلہِ کھٔزٕر اَنو پگاہ اپٲری تیٚلہِ گانٛدربَلے اَپٲری ہا اَنو مۅکلاوو اَکی ساتہٕ ٹٮ۪نٛشن وٮ۪نٛشن پتہٕ روٗد عیٖد ہُنٛد مسلہٕ سُہ کَرو پتہٕ پانَے اَدٕ ہا اَدٕ ہا زوٗ